وعلیکُم السلام اَہَن حظ أسۍ چھِ کیب سٔروِس چلابن اَچھا کَر حظ وُنکٮ۪نسٕے چھا ضروٗرت اَچھا اَچھا تُہۍ دِیو مےٚ پَنٕنۍ گۄڈٕ لوکیشَن کہِ تۄہہِ کوٚت اَسہِ کوٚت چھُو واتُن اَچھا لال بازَر کوٚتتھ چھُو تُہۍ اَسہِ واتُن

اَہَن حظ سُہ نہَ حظ چھُنہٕ موڈی سِٹاف سُہ چھُ موڈی سِٹافَس تہٕ لال بازرَس منٛز باگ پُلے گرٛاوُنٛڈ اَچھا اَچھا اَچھا

اَچھا اَچھا

نہَ حظ اگر خراب چھِ زیادٕ وَتھ تَتھ لَگنو نا ایٚکٕسٹرا چارجِز اَچھا الم دار کالنی ٹھیٖک ہَے اَچھا اَسہِ چھُ سیٚودُے تَٮ۪تھ تہِ نٮ۪رُن

اَدٕ حظ اَدٕ حظ کٔژَن مِنٹَن اَنٛدر اَنٛدر أسۍ حظ أسۍ حظ چھِ وُنکٮ۪نَس برابر حول سِٹاپَس پٮ۪ٹھ تہٕ اَسہِ لَگن اوٚتَتھ تامَتھ لَگن اَسہِ وۄنۍ سَتھ مِنٹ ہِوۍ آ سَتھ مِنٹ لَگَن اَسہِ مگر ٹریفِک بشرطٕ کہ ٹریفِک گژھِ نہٕ آسُن منٛزٕباگ کیٚنٛہہ ٹریفِک جیم گژھان یہِ حظ چھُ واریاہ پٮ۪ٹھ چھِ روڈ تہِ خراب تہٕ اَتھ حظ لگن تۄہہِ اَچھا اَتہِ پٮ۪ٹھ چھُ اَسہِ پَتہٕ نیرُن بیٚمُن اَتھ حظ چھُو گژھان تۄہہِ یِتھٕ کٔنۍ چھُو تۄہہِ گژھان ایٹ ہَنٛڈرَنٛڈ چارٕج نہَ حظ واریاہ کیٚنٛہہ تُہۍ وُچھِو تیٖل کوٚت ووت یپٲرۍ کِنۍ چھُو وَنان سَڑک چھِ خراب سُہ تہِ یَپٲرۍ اَسہِ بُتھِ ٹرایفِک میٖٹرٕے وُچھِو کوٗتاہ چَلہِ تہٕ اَسہِ چھُنہٕ اَتھ منٛز حظ آسان زیادٕ زینُن حظ کِہیٖنٛۍ نہٕ اَسہِ چھِ یِہَے پانٛژَن دَہَن رۄپیَن ہٕنٛدۍ مٲلِک اَسہِ چھُنہٕ زیادٕ زینُن کیٚنٛہہ تُہۍ وُچھِو پانہٕ تہِ نہَ حظ اَز حظ چھُنہٕ ساڑَن ژۄن ہَتَن ہٕنٛز کَتھٕے سُہ حظ گٔے تیٚلہِ چہِ زَمانچہِ کَتھٕ چھُِو تُہۍ کَران مۄکلیو حظ سُہ وقت اَز حظ چھِنہٕ تِم کَتھَے اَز وُچھو حظ تیٖل کوٚت ووت تُہۍ دِیِو نظر پانہٕ آ مےٚ آو تُہۍ چھُو اَسہِ علم گَرِ علمدار کالنی واتُن تہٕ اَتٮ۪تھ چھِ یہِ دوٚیِم لین توٗر توٚتٕے چھُ اَسہِ بۅن وَسُن نہَ حظ مگر روٗزِو تیار یُتھ نہٕ اَسہِ ویٹِنٛگ چارٕجز تہِ پٮ۪ن اَتھ پھُٹرراوٕنۍ پَتہٕ چلو ٹھیٖک چھُ او کے اسلام علیکُم وعلیکُم